ہینٛڈ پَمپ چھُ ؤرٕک کَران ییٚلہِ اَتھ أسۍ چھِ دِوان اَتھٕ سۭتۍ اَسہِ چھِ کٔرمٕژ کٲم ہینٛڈ پَمپَس سۭتۍ چھِ اَسہِ واریاہ کٲم کٔرمٕژ اَسہِ چھِ اوسمُت ییٚمہِ ساتہٕ سَمرَس منٛز اوس آسان واریاہ واریاہ بَجہِ لٲنہٕ تَمہِ ساتہٕ چھِ اَسہِ کٔرمٕژ کٲم أسۍ چھِ لاینَن منٛز روٗدۍ مٕتۍ تہٕ ہینٛڈ پَمپ سۭتۍ چھِ أسۍ آب روٚٹمُت